یہِ کٲم کرنہٕ خٲطرٕ چھُ اکھ اِمپاٹَنٹ چیٖز لگان اکھ چھُ لگان یارُن بیٚیہِ چھِ لگان ٹیبسٹری نیٖڈٕل بیٚیہِ چھِ لگان سٹچ مارکر بیٚیہِ چھِ لَگَان سٹچہِ ہولڈَر بیٚیہِ چھِ لَگَان میجرِنٛگ ٹیپ بییہِ چھُ لگان سیٖزٲرٕس یِم چھِ اَمہِ خٲطرٕ مطلب یِم چھِ ضروٗرت اَمہِ خٲطرٕ مطلب یِم گژھن ضروٗری آسٕنۍ مطلب یہِ کٲم کَرنہٕ خٲطرٕ یِم چھِ کینٛہہ اِمپاٹَنٹ مطلب چیٖز یِم اَتھ لَگَان چھِ امہِ سۭتۍ چھِ ہؠکَان مطلب ہُہ اَمہِ سۭتۍ چھِ سہوٗلیت گژھان یہِ کٲم کَرنہٕ خٲطرٕ تہٕ تَمہِ پَتہٕ مطلب یُس مےٚ مطلب پَرُس چھُ یِمو چیٖزو منٛز مطلب یُس مےٚ گَژھِ آسُن یُس مےٚ مطلب ضروٗری ضروٗری چھُ اَنُن تہِ تہٕ اَنُن تہِ بہٕ سُہ سُہ چھُ کرٛاشِٹ یُس مےٚ اَمہِ خٲطرٕ ضٔروٗرتھ چھُ یُس چیٖز چھُ مےٚ پَرٕ باقٕے چھِ مےٚ یِم یارَن چھِ ٹیپسٹری نیٖڈٕل چھِ سٹِچ مارکَر چھُ سِٹِچ ہولڈَر چھُ میجرِنٛگ ٹیپ چھُ سیٖزر چھُ یِم گژھن ضٔروٗری آسٕنۍ اَمہِ خٲطرٕ یِم چھِ لَگَان مطلب یِم لاگان اَمہِ وَرٲے ہؠکو نہٕ أسۍ کٔرِتھٕے یہِ کٲم یِم چھِ ضٔروٗری لَگَن اَمِکۍ اَمہِ سۭتۍ چھِ مطلب اَکھ چھِ سُہ سہل گژھان بیٚیہِ چھِ مطلب بیٚیہِ چھُنہٕ توٗتاہ تکلیٖف واتان اِنسانَس منٛز کینٛہہ اَمہِ منٛز اوس مےٚ وۄنۍ اکھ چیٖز پَر یہِ کرٛاش مطلب یہِ چھُ مےٚ ضٔروٗری اَنُن تہٕ مطلب یہِ اَنہٕ بہٕ سُہ چھُ لاگَان اَتھ تہٕ یہِ چھُ مےٚ ضروٗری اَنُن تام موٗجوٗبَن باقٕے یِم چیٖز چھِ یِم چھِ مےٚ أنِتھ یِمے یِمٕے چھِ لاگَان اَتھ یہِ کٲم کَرنہٕ خٲطرٕ